وُنیُک تام نسا آیہِ لبنہٕ کیٚنٛہہ زندگی بدل کُنہِ سیارَس پٮ۪ٹھ زمیٖنَس ورٲے دُنہچن بڑٮ۪ن بڑٮ۪ن تنظیٖمن ووت واریاہ ؤری تٔحقیٖق کران زِنٛدگی ژھانٛڈنہٕ خأطرٕ باقین سیارن پٮ۪ٹھ مگر وُنیُک تام لوٚبُکھ نہٕ ٹھوس ثبوٗت زِنٛدگی آسنہٕ خأطرٕ گژھہِ خاص خاص چیٖز میسر آسُن یِمو منٛز آب ہوا تہٕ بیٚیہِ آفتاب کٮ۪و خطرناک زٕژو نِش بچاونہٕ خأطرٕ فِضہٕ ہُک تح یِم سأری ضروٗری چیٖز چھ وۄنۍ صِرف زمیٖنس پٮ۪ٹھ لبنہٕ یِوان مگر کاینات چھُ واریاہ بوٚڈ تہٕ ؤسیع وۄنۍ چھ سے ساینسدانو أمیُک صِرف پانٛژھ پٔرسنٹ کھۄتہٕ کم دریافتہٕ کوٚرمُت کیٛاہ پتہ کایناتکِس باقیس حِصس منٛز ما آسہِ کُنہِ سیارس پٮ۪ٹھ زِنٛدگی لبنہٕ یِوان ییٚمِچ خبر صِرف اللہ تعالیٰ ہس چھ